آ مےٚ چھُ ناو محمد عیوٗب بہٕ چھُس سرینَگرٕ پٮ۪ٹھ ییٚتہِ چھُ بہتریٖن ونکیٚنسن یہِ کَشمیٖر آسہِ کیاز چھِ اَتھ وَنان ٹوٗرِسٹن ہِنٛدِ خٲطرٕ اَتھ منٛز چھُ صِرِفَن اَکھ چیٖزَن یِمَن گژھِ آسُن یہِ آدھار کارڈ کیٛازِِکہِ گُلمرگ چھِ یِم گَژھان یِم چھِ اَسہِ کَشمیٖرَس منٛز یِمَن ہیٚلٕتھ رِزالٹَن پٮ۪ٹھ یِمَن ٹوٗرِسٹ پٕلیسَن پٮ۪ٹھ گژھان ہا یہِ کارڈ ہُنٛد گژھِ آدھار کارڈٕ ہَن آسٕنۍ اگر اِن خۄدا دِیِن نَجات کینٛہہ کُنہِ جایَن گژھِ أمِس کینٛہہ گژھِ أمِس ہٮ۪کو آدھار کاڈ دِنۍ کیٛاز کہِ شِنہٕ مانہِ چھِ ہیٚکان ؤسِتھ ہیٚرِ شنہٕ مانہِ ہٮ۪کان ؤسِتھن یِمَن پہٲڑی علاقَن منٛز یِمَن ہیٚلتھٕ یِمَن نہ حظ یہِ ٹیوٗرِسٹ زاٹَن پٮ۪ٹھ یا کیاہ چھِ اَتھ وَنان یِم چھِ کَران گُلمرگ چھِ گَژھان پہلگام چھِ گَژھان اَن ٹُوٲڈ اِنسِڈنٛٹ گژھان کُنہِ جایَن یہِ سِلِپ گا ہیٚکان أمِس گٔژھِتھ کُنہِ جایَن کینٛہ گژھان أمِس آدھار کارڈ پٮ۪ٹھے یِوان ہیوان یہِ ہیٚکان چھِ أسۍ یہِ کٔرِتھ ٹریس نہ سا یہِ چھُ ییٚتِتھ بَسان اسہ واتناوُن یوتَتھ اَسہِ زَن چھِ آوُٹ سایڈ یِم آوُٹ سایڈٲرٕس یِوان تِمَن گژھِ پاسپوٹ تہِ آسٕنۍ باضٲبطہِ ہیٚن پاسپوٹ ۂن باضٲبطہِ ۂنٛۍ ریجِڈنشَل اٮ۪ڈرس اَصٕل پٲٹھۍ باقٕے چھُ یِمَن کانٛہہ تہِ چیٖز چھُنہٕ یِمَن ییٚتہِ ییٚتہِ چھُ بَڑٕ بہتریٖن یِمَن کیاہ چھُ مہمان نَوٲزی چھِ بَڑٕ کَران ییٚتہِ بَڑٕ بہتریٖن مہمان نَوٲزی کَشمیٖرٕکۍ کران یِمَن بَڑٕ اَصٕل پٲٹھۍ اَسۍ چھِ واریاہَن جایَن یِم یَپٲرۍ کِنۍ چھُ سۄنہٕ مَرٕگ سُہ چھُ ہِلی ایریا تَتہِ چھُ کیٛاہ چھِ اَتھ وَنان یِم گژھان تور ٹرٛاوٕل کَرنہِ سِکیٹِنٛگ کَرنہِ گژھان سِکیٹِنٛگ کَرنہِ گژھان تَتھ منٛز ہٮ۪کان سِلِپ مٔجۍ گٔژھِتھ تَمہِ کِنٮ۪تھَن چھُ آدھار کارڈ ہُنٛد ضٔروٗری تہِ اَمہِ کِنِتھ ضروٗر آدھار کارڈ ضوٚرَتھ حظ اسلیے چھُ یِم ہٮ۪کَن بَڑٕ بہتریٖنَن کانٛہہ تہِ پرٛابلِم نہٕ کویی پرابلِم نہیں ہے اِدَر اَمہِ کِنٮتھَن چھُ واریاہ چیٖز آسان کینٛہہ آدھار چھُ ضٔروٗری یا آوُٹ سایڈَر چھُ کانٛہہ تٔمِس چھُ پاسپوٹ ہٕن ضٔروٗری تٔمِس گژھ پاسپوٹَس پٮ۪ٹھ آسُن بضٲبطہِ چھُ تتھ منٛز ایڈرس آسان بَڑٕ اَصٕل پٲٹھۍ کیازِکہِ یِنہٕ کُنہِ جایہِ کیٚنٛہہ گہ یِنہٕ شِنہٕ مٲنۍ یی یِنہٕ أمِس سِلِپ گژھِ ہِلی ایریاہَن منٛز أمِس سِلِپ گژھِ یہِ کَتِتھ یہِ کَتہِ ہٮ۪کہ ونہٕ پَتہٕ أمۍ سُنٛد یہِ ایٚڈرَس وُچھِتھ اِسلیے چھُ بَڑٕ اَصل پٲٹھۍ اَصل پٲٹھۍ أمۍ چھِنہٕ کِہیٖنۍ تہِ پَرواے کیٚنٛہہ چیٖز نہٕ پَرواے یا گاڑِ منٛز آسان ٹرٛوٕل کَران ییٚتہِ پٮ۪ٹھ چھُ گژھُن گُلمرگ ییتہِ پٮ۪ٹھ چھُ پہلگام گژھُن یا سۄنہٕ مرٕگ گژھُن تہٕ خۄداے دِیِن نجات کینٛہہ ایٚکسِڈنٛٹ ہٮ۪کان گٔژھِتھ گاڑِ تَمہِ خٲطرٕ چھِ آدھار کارڈ یا پاسپوٹ او آوٹ سایڈ چھُ ضوٚرَتھ تہٕ تَمہِ کِن۪تھَن چھُ یہِ باقٕے چھُ یِن باقٕے چھِ بَڑٕ بہتریٖن یِم اَصۭل پٲٹھۍ سیف ییٚتہِ یِمَن کیاہ چھُ ٹوٗرِسٹَس سۭتۍ چھُ بَڑٕ اَصٕل پٲٹھۍ پَکان یہِ چھُ بہتریٖن ییٚتہِ چھُس بییہِ مہمان نوٲزی کٲشُر کَران بَڑٕ آسان أمِس اَگرے کینٛہہ أمِس باسان أمِس کینٛہہ گژھان اِنسِڈنٛٹ کانٛہہ چیٖز یا ایٚکسِڈنٛٹ گژھان کٲشُر أمِس برابر پَنُن یہِ نَکھٕ والان پَنُن باضٲبطہِ یہِ مہمان نَوٲزی کَران بَڑٕ أمِسن کَران خٲطِر دٲری نہ سا کِہیٖنۍ چھُنہٕ پَرواے بہٕ چھُس ییٚتیَن اِسلیے چھُ یہِ چھُ بَڑٕ بہتریٖن چیٖز یِم ہٮ۪کَن بَڑٕ اَصٕل پٲٹھۍ یور یِتھ اَصٕل پٲٹھۍ کِہیٖنۍ چھُنہٕ پرواے اَصٕل پٲٹھۍ ہٮ۪کن یِم یور یِتھ بیٚیہِ کیٛاہ ہٮ۪کَن با